ہیلو وعلیکُم اسَلام اۭں ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک اۭں اَصٕل پٲٹھی صحت چھا ٹھیٖک گرِ چھا ٹھیٖک وَن تَم ہیٚلو آ وَن سا اۭں اَدٕ کہِ تُہۍ حظ ؤنِو تُہۍ دوٚپمو نا یہِ ییٚتہِ ٲسۍ نا یِتھ پٲٹھۍ کٲم چَلان اَسہِ حظ چھِ اَسہِ آسہِ حظ دِژمو تۄہہِ نہ نہ کیٚنٛہہ چھُنہٕ مےٚ ووٚن مَکھ مےٚ ووٚن یِمَن گَرِکٮ۪ن تہِ تہٕ کیٚنٛہہ چھُنہٕ بہٕ وَنہٕ اوٚتھ بٲجانَس بیٚیہِ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ اَدٕ حظ کیٚنٛہہ بہٕ حظ کَرو حظ بیٚیہِ کَتھ توتہِ اَدٕ سا کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ اَدٕ سا چلو بہٕ کَرو تۄہہِ یورَے فون وۅنۍ تہِ چھُو نا تۄہہِ پَننُے نمبر اَدٕ حظ چَلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کیٚنٛہہ بہٕ کَرناوو تۄہہِ یورَے فون چلو اَدٕ حظ اَدٕ حظ بِہِو اسَلام علیکُم